اَلسلامُ علَیکُم اَسہِ حظ اوس آڈَر کوٚرمُت بٔرگَر تہٕ اَسہِ ووت سُہ بَرابَر ٹایمَس پٮ۪ٹھ ڈِلِؤری باے تٔمِس آو سُہ بَرابَر ٹایمَس پٮ۪ٹھ تہٕ بٔرگَرٕچ یُس کالِٹی ٲسۍ سُہ ہَسا ٲسۍ واریاہ اَصٕل تہٕ سُہ ہَسا اوس واریاہ اَصٕل بیٚیہِ یُس یَتھ ڈٮ۪لؤری ٲس سُہ ہَسا ٲس بَرابَر ٹایمَس پٮ۪ٹھ أسۍ حظ چھِ واریاہ شُکُر گُزار اوٚن یِمو نہٕ ہَسا کوٚر مےٚ لیٹ تہِ کِہیٖنۍ بیٚیہِ یِمو اٮ۪کٕسپٮ۪کٹٕڈ ٹایم اوس دیُتمُت اٮ۪کُریٹ ہَسا ووت بَرابَر نہ سا پیوٚو اَسہِ ویٹ کَرُن نہ سا آو جلدی نہ سا آو لیٹ سُہ ہَسا ووت بَرابَر اٮ۪کٕسپٮ۪کٹ ٹایمَس پٮ۪ٹھ تہٕ یہِ ہَسا چھِ واریاہ اَصٕل سٔروِس یُس یِمو اَسہِ پرٛووایڈ کٔر